سلام وعلیکُم یہِ حظ سیفرانَس کیٛاہ ریٹ چھِ اَز یہِ چھا اَکھ نَمبَر کِنہٕ زٕ نَمبَر یہِ چھا پیٛوٗوَر آسان پیٛوٗوَر آسان اَچھا اَچھا اَچھا چلو ٹھیٖک چھُ آ نِیُن اوس اَدٕ سا چلو چلو او کے او کے